سانہٕ زِنٛدگی منٛز چھِ یِم واریاہ اَکھ اِمپاٹینٛٹ رول تھاوان واریاہ اکھ محتوِٕپوٗرن رول تھاوان یِم چھِ سانہِ زنٛدگی منٛز چھُ ضرروٗی اَژنَس نیرنَس منٛز اَسہِ ٹرٛانٕسپورٹُک واریاہ ضروٗرت پٮ۪وان بیٚیہِ یُس یہِ ٹرٛانٕسپورٹ چھُ یہِ چھُ سانہِ زِنٛدگی خٲطرٕ اَکھ أہم چیٖز اگر اَسہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ آسہِ گَژھُن اَسہِ چھُ پٮ۪وان آٹوٗ سوموٗ گاڑٮ۪ن ہُنٛد اِستعمال کَرُن وۅنۍ چھُ آسان کُنہِ گرس منٛز پَنُن پَنُن سوموٗ پَنُن پَنُن گاڑٮ۪ن ہُنٛد اِنتظام تہِ مگر واریاہ لوٗکھ چھِ یم یِمن نہٕ پانٛس ٹرٛانٕسپورٹ چھُ آسان کِہیٖنٛۍ تِمَن چھُ پٮ۪وان لوٗکن لوکلی لوکلایزڈ ٹرٛانٕسپورٹ یوٗز کَرُن تتھ منٛز تتھ ٹرٛانٕسپورٹس منٛز چھُ اَسہِ یوان سوموٗ اِی رِکشا بسہٕ ریلوے واریاہ اَصٕل چیٖز بیٚیہِ ونہو بہٕ بیٛاکھ چیٖز یِم اَسہِ یِم اِی رِکشا ترٛٲوِکھ یَتھ زمانَس منٛز نٔوِس ٹیکنالوجی منٛز اَمہِ سۭتۍ آو اَسہِ واریاہ فٲیدٕ اوتانۍ اگر اَسہِ اَکھ نارمل آٹوٗ وول اوس ہٮ۪وان وُہ پن پنٛژاہ شیٹھ رۄپیہِ مگر یُس نوٚو اِی آن آٹوٗ درٛاے اَمہِ وجہ سۭتۍ گٔیہِ سانٮ۪ن گاڑِ کِرایَن تہِ فرق تہٕ بیٚیہِ یِمن کِرایَن تہِ فرق بیٚیہِ چھِِ تِم واریاہ ایٖزیٖلی پکان میٛان میٛون مَشورٕ چھُ کہِ یِتھۍ یِتھۍ آٹوٗ سوموٗ یِم گَژھن کوچہِ پَتہٕ کوچہِ ڈور ٹُو ڈور ہر کُنہِ جایہِ یِنۍ ترٛاونہٕ بیٚیٚہِ دوٚیم کتَھ سۅ چھَس بِہٕ یِہِ یَژھُن وَنان کہِ یُتھ یِم سوموٗ چھِ یِم چھِ اَکھ فاسٹ سٔروِس پرٛووایِڈ کران أکِس لوکلس اگر اِنسانس اَکہِ جایہِ پٮ۪ٹھ بیٚیٚس جایہِ گَژھنہٕ خٲطرٕ تٔمِس پیٚیہِ تٔمِس چھُ پٮ۪وان جِدو جہد کَرُن یِم چھِ اَکہِ سِٹینٛڈ پٮ۪ٹھ آسان ایٚویلیبُل بییِس سِٹینڈس تانۍ یِہٕنٛدِ وجہ سۭتۍ چھُ اَسہِ واریاہ کیٚنٛہہ فٲیدٕ میلان بیٚیہِ چھُ اَسہِ یِہٕنٛدِ وجہ سۭتۍ واریاہ کیٚنٛہہ آسایِش گَژھان اَگر اَسہِ مےٚ اوس اَکہِ لٹہِ بہٕ کرٕ تۅہہِ نِش اَکھ چیٖز یہِ بہٕ ٲسٕس اَکہِ لٹہِ سڑکہِ پٮ۪ٹھ پرٛاران مےٚ اوس نہٕ اورٕ نہَ گٲڑۍ نہَ آٹوٗ نہَ اوس مےٚ گرِ کانٛہہ یِژھ فیسلٹی کہِ بہٕ گَژھٕ ہا ایٚکزام دِنہِ مگر ہُہ یہِ گورنمنٹس چھَس بہٕ واریاہ شُکرِیا کران تٔمۍ اوس تھوٚومُت یِم سوموٗ سٔروِس تھَومٕژ ایٚویلیبُل گاڑِ سٔروِس ریلوے سٔروِس بہٕ گَٔییَس تَمہِ دوہ ریلوَے سِٹیشنَس پٮ۪ٹھ تہٕ بہٕ کھٔژِٕس اَتھ ٹرٛیٚنہِ تٔمۍ واتنٲونَس بہٕ وِداِن فِفٹیٖن مِنٹٕس وِداِن پنٛداہ مِنٹن منٛز وٲژٕس بہٕ پنٕنِس ایٚکزامنیشن سینٛٹرس پٮ۪ٹھ یُتھُے بہٕ ایٚکزامنیشن سینٛٹرس تانۍ وٲژٕس مےٚ اوس وُنہِ تَمہِ پتہٕ تہِ اوٚڈ گنٛٹہٕ بچیٛومُت ایٚکزام دِنَس تانۍ اَمہِ کِنۍ چھِ أسۍ گورمِنٹس ایٚپرِشیٚٹ کران تِمو چھےٚ یِژھ یِژھ اَصٕل ٹیکنالوجی تھٔومٕژ بیٚیہِ یِژھ یِژھ اَصٕل چیٖز تھٲومٕتۍ بیٚیہِ باقٕے یہِ تِمو چھِ تھوٚومُت واریاہ اَصٕل اَصٕل یِنَس گَژھنَس ٹرٛانٕسپورٹ اَسہِ چھُ پانس تہِ ٹرٛانٕسپورٹ مگر سُہ ٹرٛانٕسپورٹ چھُنہٕ آسان تیٛوٗتاہ یہِ ہیلپ فُل کیٚنٛہہ یوٗتاہ یہِ لوکلایزٕڈ ٹرٛانٕسپورٹ چھُ اَتھ منٛز چھےٚ بیٚیہِ کِراے تہِ کم لگان بیٚیہِ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ آرام سان واتان بیٚیہِ چھُ یہِ مو اَمِچ موبیلٹی تہِ چھےٚ آسان واریاہ اَصٕل ڈیلی لایفہِ منٛز چھُ سانہِ میٚے مےٚ یی گُذٲرش کہِ اَسہِ پزِ گورمِنٹس ترٛاوُن بیٚیہِ اَمہِ کھۅتہٕ زیادٕ زیٛادٕ اِی رِکشا سوموٗ بیٚیہِ واریاہ واریاہ چیٖز اِنکٕلیٛوٗڈ کرٕنۍ شُکریہ